سانٮ۪ن گامَن منٛز یُس یہِ خاندَر چھُ دۄن یِمَن گَرَن گژھان سُہ چھِ اَرینٛجِڈ گژھان مٔنٛزِم چھُ یورٕ یُس یہِ آسان چھِ یُس لٔڑکہٕ سایڈٕ چھُ آسان سُہ چھُ گژھان کورِ ہُنٛد گَرٕ سُہ چھُ تَتہِ أمِس کورِ مٲلِس وَنان بہٕ ہَسا چھُس آمُت چانہِ کورِ رِشتہٕ ہٮ۪تھ تہٕ مےٚ ہَسا گژھِ رِشتہٕ تہٕ پَتہٕ چھُس وَنان پھَلٲنۍ گَرٕ وول چھِ تہٕ تٔمِس چھُ لٔڑکہٕ یِتھ پٲٹھۍ تہٕ تٔمۍ سُںٛد تۄہہِ چھُوا پَنٕنۍ رَضامٔنٛدی تہٕ پَتہٕ چھُ أسۍ وٕچھان گَرٕ وول چھِ وَنان تٔمِس آ ٹھیٖک چھُ کینٛہہ چھُنہٕ أسۍ وٕچھہٕ ہون لڑکہٕ تہٕ أسۍ ہَسا وٕچھو تٔمی حِساب پَتہٕ چھِ لٔڑکہٕ تہٕ بیٚیہِ یُس کوٗر چھِ تِم چھِ پانہٕ ؤنۍ سَمکھان تہٕ پَتہٕ چھِ کَتھ وَتھ کَران تہٕ اگر تِمَن سُہ پَسنٛد چھِ یِوان پانہٕ ؤنۍ اَکھ أکۍسُنٛد چاہے سُہ یُس تِمَن خیالات چھُ تِم چھا رَلان باقٕے وغیرہ یُس أسۍ وٕچھان چھِ پَتہٕ تہٕ تمہِ طریٖقہٕ چھِ پَتہٕ کَتھ وَتھان تہٕ پَتہٕ چھِ پیٛالَس ویٛالَس یِوان ترٛاونہٕ تہٕ پَتہٕ چھِ یِوان تَتھ منٛز گَرِکۍ بٲژ تہِ یِوان یور سوزنہٕ اگر گۄڈٕ چھِ یِوان سٲنِس یَتھ گامَن منٛز یا کشمیٖری کَلچَرَس منٛز یِم مُسلمان چھِ تِم چھِ کَران قسَم دٕرٛے قسَم دٕرٛے یَس منٛز چھِ تِم کٲنٛسہِ مخصوٗص یِم ہولی پٔرسٕنَلٹی چھےٚ آسان مُقدس پٔرسٕنَلٹی چھےٚ آسان تِہٮ۪نٛدٮ۪ن تِہُنٛد سُہ قسَم کھٮ۪وان تہٕ وَنان چھِکھ أسۍ ہَسا چھِ قسَم کھٮ۪وان اَسہِ ہَسا دِژ کوٗر تہٕ أسۍ ہَسا پھِرو نہٕ پنٛنِس وعدَس کینٛہہ تیٚمہِ پَتہٕ چھِ لٔڑکہٕ مول یُس چھِ آسان سُہ چھِ گژھان گۄڈٕ چھِ یِم لٔڑکہٕ تہٕ کوٗر پانہٕ ؤنۍ سَمکھان تہٕ اَکھ أکِس سۭتۍ کَتھ کَران تہٕ ییٚلہِ پَتہٕ تِمَن پانہٕ ؤنۍ برابردی چھِ یِوان تِم ہَسا چھِ پَتہٕ تمہِ پَتہٕ کَران کٲم تَمہِ پَتہٕ ہَسا چھِ پَتہٕ سۄ کوٗر وَنان مٲلِس گَرِ یا مٔنٛزِم یٲرۍسٕے چھِ وَنان اہن سا مےٚ ہَسا آے أمِس برابٔردی أمِس لٔڑکَس سۭتۍ تہٕ لڑکہٕ چھِ وَنان مٔنٛزِم یٲرِس مےٚ ہَسا آے بَرابٔردی تہٕ یُس یہِ مٔنٛزِم یور چھِ آسان سُہ چھِ پَتہٕ لٔڑکہٕ وٲلِس گژھان أمِس لٔڑکہٕ مٲلِس آ یُس ہَسا کوٗر چھِ أمۍ ہَسا مون تہِ کَران چھِ یِم پَتہٕ مٔنٛزِم یور اَکھ کورِ مٲلِس سۭتۍ تہِ کَتھ تہٕ بیٚیہِ أمِس لٔڑکہٕ یُس چھِ آسان أمۍسٕنٛدِس مٲلِس سۭتۍ چھِ کَتھ تہٕ یِتھ پٲٹھۍ چھِ کَران یِم گَرٕ زٕ پانہٕ ؤنۍ پَتہٕ چھِ گژھان کٲم ییٚمہِ ساتہٕ یِم پانہٕ ؤنۍ کَتھ چھِ کَران تہٕ پَتہٕ چھِ لٔڑکہٕ وول یِم کَران دۄہ کانٛہہ مقرر تَتھ منٛز چھِ یِم کَران کٲم تَتھ منٛز چھِ لٔڑکہٕ وول یِوان أمِس کورِ پَتہٕ اَصٕل پٲٹھۍ رِشتہٕ منٛگنہٕ خٲطرٕ تہٕ تَتہِ چھِ تٕم پیٛالَس ترٛاوان چاہے تِم ساس رۄپیہِ ترٛاونا کیٛاہ ترٛاونا پنٛنہِ حِساب تہٕ یا کینٛہہ سۄنہٕ سُنٛد چیٖز تہِ چھِس دِوان یِتھ پٲٹھۍ چھِ پَتہٕ تِم یَتھ أسۍ وَنان چھِ نابَد نِشٲنۍ کَرٕنۍ تہٕ اِتھ پٲٹھۍ چھِ یِوان نابَد نِشٲنۍ گۄڈٕ کَرنہٕ تہٕ یا أڑۍ چھِ ڈایرٮ۪کٹ گۄڈنٮ۪تھٕے نِکاح کَران یَتھ أسۍ بٔڑۍ نِشٲنۍ چھِ وَنان تہٕ تمہِ پَتہٕ چھِ خاندَر گژھان تہٕ گۄڈٕ چھِ یِوان یُس یہِ گۄڈنیُک سٕٹٮ۪پ چھِ آسان تہٕ سُہ ہَسا چھِ گۄڈنیُک یُس سٹٮ۪پ چھِ سُہ چھِ یِہٕے آسان گۄڈنیُک قدم اَتھ منٛز چھِ کَران لٔڑکہٕ تہٕ مٔنٛزِم یور یِوان گۄڈٕ کورِ ہُنٛد گَرٕ تَتہِ چھُ وٕچھان سُہ لٔڑکی تٔمِس لٔڑکی سۭتۍ کَتھ کَران تہٕ یا لٔڑکی ہِنٛدۍ مٲلِس سۭتۍ پَتہٕ چھِ یِم چیٖز گژھان تہٕ یِتھ پٲٹھۍ چھِ زٕ یِم گَرٕوٲلۍ چھِ آسان یِم چھِ مِلان تہٕ بیٚیہِ اِتھ پٲٹھۍ چھِ یِوان مٔنٛزِم یور چھِ کَران یہِ بِذٲتی دۄن گَرَن یُس یہِ پانہٕ ؤنۍ سَمکھنُک یہِ چھِ آسان سُہ چھِ مٔنٛزِم یٲر سٕنٛدۍ کہِ وجہ سۭتۍ گژھان تہٕ مگر اَز چھُ یہِ تھوڑا ڈِفرنٛٹ ٹرٛنٛڈ اَز چھُ کینٛہہ پانَے تہَ کَران یِمَن لَو میریج چھِ کَران یا أڑۍ چھِ پانَے موبایلَن پٮ۪ٹھ یِتھ پٲٹھۍ اَز یِمہٕ سوشَل میٖڈیا چھِ اَتھ پٮ۪ٹھ تہِ چھِ گژھان یا کینٛہہ چھ ژَلان تہِ تہٕ مگر بہتر چھُ یُس اَسہِ پرٛون کَلچَر اوس سُے پَزِ اَپناوُن یِتھ پٲٹھۍ مٔنٛزِم یور اوس گژھان تہٕ یِمَن یَتھ أسۍ اَرینٛجِڈ میریج چھِ وَنان سُہ تٕمَے گژھن گَژھٕںۍ یا اگر کانٛہہ پنٛنہِ پَسنٛد پٮ۪ٹھ تہِ چھِ اَز کَران سُہ تہِ چھُنہٕ غلط کینٛہہ تہٕ البتہ لٔڑکَس تہِ پَزِ سونٛچُن یا کورِ تہِ پَزِ سونٛچُن یُس بہٕ پَنُن یہِ ہمسفر چُناوان سُہ گژھِ آسُن بہتریٖن تہٕ سُہ گژھِ نہٕ کُنہِ گنٛدٕ کامہِ منٛز آسُن اِنوالُو